میٛٲنۍ فیملی میٛٲنۍ فیملی چھِ اَکھ مِڈٕل کلاس فیملی اَسہِ چھِ گرِ زٕ سٕٹوری مکان یَتھ منٛز أسۍ پانٛژھ بٲژ چھِ روزان بییٚہِ چھِ میٛٲنِس بٲیِس اکھ زٕ شُرۍ تِم شُرۍ چھِ صُبحن وۄتھان گژھان سکوٗل پنُن اِستِقبِل بَناونہٕ خٲطرٕ سٲنِس گَرَس منٛز چھِ خۄش خصوٗلی ہُنٛد ماحول آسان أسۍ چھِ سٲری گَرَس منٛز اٮ۪جُکیٹٕڈ وٮ۪ل اٮ۪جُکیٹٕڈ چھِ أسۍ سٲری گَرَس منٛز میٛٲنۍ دوس میٛٲنۍ دوس چھِ مےٚ ہَر کُنہِ سٕٹٮ۪پَس منٛز ساتھ دِوان چاہے چھُ خوشی ہُنٛد آسہِ چاہے سُہ غَمُک آسہِ تِم چھِ مےٚ ہَر کُنہِ لِحاظَس منٛز گایڈ کَران مےٚ کُس سٕٹٮ۪پ کَتھ وقتَس پٮ۪ٹھ آسہِ نیُن بہتر چھُ یہِ کٲنٛسہِ ہٕنٛز صلح گژھِ کُنہِ ساتہٕ مانٕنۍ کیٛازِ تَمہِ سۭتۍ ہیٚکہِ کانٛہہ اَصٕل پرٛافِٹ اِنسانس یِتھ